اَگر ٲسۍ آ کَتھ کَرو چایِٔلڈ لیبَر چایِٔلڈ لیبَرس منٛز چھِ یِوان تِم بَچہِ یِہٕنٛز وٲنٛس چھِ اَرداہ ؤرِش کَم آسان تہٕ اَگر ٲسۍ وۅنۍ کَتھ کَرو بیٚیہِ مَطلب کُس چیٖز چھُ مَجبوٗر کَران ٲکِس بَچس کانٛہہ کٲم کَرنہٕ خٲطرٕ یا تٔمِس کیٛازِ چھِ یِوان تٔمِس کیٛازِ چھِ یِوان کٲم ہؠنہٕ آ گۄڈنیُک چیٖز چھُ یِہِ کہِ یا تہِ چھِ یِمَن تِمَن کانٛہہ مَجبوٗری آسان یا تہِ چھِ تِم یَژھان کہِ سون بَچہِ گَژھِ نہٕ پَرُن کیٚنٛہہ اَسہِ گَژھن پۅنٛسَے یِن مَطلَب نَفح آ حالانٛکہِ أمۍ سٕنٛز یِہِ وٲنٛس چھِ آسان پَرنٕچ أمِس چھِ سوزان کٲم کَرنہِ وۅنۍ آسہٕ ہانَس تیٛوٗتاہ پیٚے کَران تیٛوٗتاہ تہِ چھُس نہٕ پیٚے کَران کِہیٖنٛۍ وۅنۍ أزی زِ مطلب اَگر ٲسۍ وُچھو ٹی سِٹال چھِ آسان یا باقٕے شاپَس چھِ آسان ریسٹورؠنٹس چھِ آسان یِمَن منٛز یِمَن لۅکٹؠن بَچن چھِ یِوان ہایَِر کَرنہٕ تہٕ یِمَن چھِ یِوان کٲم ہؠنہٕ تہٕ مےٚ چھُ باسان کہِ یہِ مطلب اَمہِ خٲطرٕ گَژھِ اَکھ سخت مطلب قانوٗن یا تؠُتھ لا بَنُن ییٚمہِ سٟتۍ نہٕ یِم بَچن ہؠن مَطلَب مَزدوٗری تہٕ حالانٛکہِ سٲنِس یَتھ کانَسٹیٛوٗشَنَس منٛز چھُ اَل ریڈی دِتھ مَطلب لا رِلیٹِڈ یَتھ چایِٔلڈ لیبَر توتہِ تِہ چھِ ییٚتہِ یِہِ کھُلے عام مطلب یِہِ پَرؠکٹِس گَژھان حالانٛکہ یہِ گٔژھ نہٕ گَژھٕنۍ کیٚنٛہہ وۅنۍ پَزِ گورمِنٹس تؠُتھ کانٛہہ قدم تُلُن یا تؠُتھ کانٛہہ لا بَناوُن ییٚمِہ سٟتۍ کہِ یِمَن باسہِ کہِ نہَ اَگر أسۍ کانٛہہ ہایَِر کَرہون لۅکُٹ بَچہِ اَسہِ گَژھِ فایِٔن یا اَسہِ پؠٹھ مَطلب اَسہِ یِن مَطلب یا تہِ گَژھِ فایِٔن نَتہٕ بَرَن جیل تؠُتھ کانٛہہ مَطلَب قانوٗن گَژھِ مَطلب یُن بَناونہٕ گورمِنٹ سٕنٛدِ ذٔریعہِ